السلام علیکُم ٹھیٖک چھِو حظ آ ٹھیٖک ٹھیٖک تُہۍ چھِوا باپٲرۍ آ اَسہِ چھِ یِم ژوٗنٹھۍ کٕنٕنۍ حظ اکھ چھِ ڈیٚلِشَس

محمد یوٗسُف لون حظ اکھ چھُ ڈیٚلِشس مہرٲجی بیٚیہِ چھُ گولڈن بیٚیہِ چھُ گالا بیٚیہِ چھُ یِوان اٮ۪ڈٮ۪ن آ تِم آسَن لگ بگ زٕ ڈاے ہَتھ ڈَبہٕ آ بیٚیہِ چھُ یہِ یِم گالا چھِ تِم تہِ آسَن ژور پانٛژھ ہَتھ ڈَبہٕ چھِ تِم نہ سکیب چھُنہٕ کِہینۍ اَسہِ سُہ چھُ بِلکُل صاف آ پاںٛژھ تَہہ چھِ تِم آسَن لگ بگ ڈاے ہَتھ پیٹہِ آ اوٚڑ چھُ اَسہِ یِتھَے کَنۍ ڈَبَن بوٚرمُت آ آ بِلکُل سایِز چھُ اصٕل جان سایِز چھُ تَتھ نہ نہ سُہ چھُ تازَے وٲلِتھ پَتہٕ گٔے یِم آ بِلکُل ریٹ تیٚلہِ کیٛازِ

نہ نہ مےٚ گۄڈٕنٮ۪تھ تۄہی سۭتۍ رٲبطہٕ نہ نہ

مال چھُو تۄہہِ تہِ اَصٕل اَتھ چھَنہٕ بٮ۪مٲرۍ تہِ کِہینۍ تہٕ بیٚیہِ چھُ اَتھ کَلر تہِ فُل

پانٛژھ ساس کیٛاہ چھُ تۄہہِ نَظر لگ بگ اَگر صاف آسہِ بِلکُل اکھ نَمبر تیٚلہِ چھُ اَڑَن یہِ چھُنہ واللہ یہِ چھِ سُپَر کالِٹی اَتھ چھِ نہ بٮ۪مٲرۍ نہ کیٚنہہ اَتھ کیٛاہ دِیِو تُہۍ سُہ چھُ پَتہٕ مارکیٹَس پٮ۪ٹھ ڈِپٮ۪نٛڈ آسان کیٛاہ گژھِ مَگر چھُ وٕنۍکٮ۪س مارکیٹ تُہۍ کٔرِو تَمی مطابِق کٔرِو تُہۍ کَتھ یہِ چھُ خۄشُک یہِ چھُ خۄشُک زٔمیٖنُک اَتھ چھُ واٹر آسان واریاہ کَم لِہازا کٔرِتھ اَتھ چھُ ٹایم تہِ نیران یہِ ہٮ۪کَو سٕٹور تہِ کٔرِتھ أسۍ آ بِلکُل سون تہِ چھُ ہاوُن باوُن لایَک

وۄنۍ دِیِو تُہۍ نَظر پَتہٕ وٕچھِو تُہۍ کالٹی سٲنۍ تہِ اَہن حظ ٹھیٖک چھُ کَر یِن تیٚلہِ تِم اَہن حظ ٹھیٖک چھُ چلو ٹھیٖک اَدٕ حظ السلام علیکُم